سرینَگر ہَسا چھِ اَکھ اَصٕل جاے سَپوٹسَس مَنٛز یِوان مانٛنہٕ یِتھ پٲٹھۍ زَن کہِ وۄنۍ وٕچھو أسۍ ییٚتہِ چھِ واریاہ پارکہٕ تہِ یِم اَصٕل اَصٕل خوٗبصوٗرت چھِ یِم ٹیوٗرِسٹَن چھِ اٮ۪ٹرٮ۪کٹ کَران یا باقٕے اٮ۪کٹِوٹیٖز ییٚتہِ چھِ والی بال ٹیٖم اَکھ سرینَگرَس منٛز اے وَن چھِ تَتھ ناو سُہ چھُ یِوان بٮ۪سٹ وٕنۍکٮ۪نَس پوٗرٕ جموں اینٛڈ کَشمیٖرَس منٛز مانٛنہٕ تَتھ ٹیٖمَس چھِنہٕ کٕہۭنۍ ہَرناوان سَہل سَہل یا ٹرٛٮ۪کِنٛگ چھِ ییٚتہِ گژھان اَکہِ سایڈٕ سرینَگر سایڈٕ ہٲروَن سایڈٕ چھِ اَکھ پہاڑ راج باغ سایڈٕ زیٖرو بِرٛجَس ہیٚرۍ کَنہِ تَپٲرۍ چھِ أسۍ گژھان تَتہِ چھِ ہٮ۪کان أسۍ کٔرِتھ ٹرٛٮ۪کِنٛگ یا کَبَڈی چھِ ییٚتہِ تہِ واریاہ أسۍ گِنٛدان ییٚتہِ چھِ راج باغ اَسہِ کَبڈی ہُنٛد ٹرٛیک تہِ تَتہِ چھِ أسۍ فُٹ بالہِ ہُنٛد ٹرٛیک تہِ تَتہِ تہِ چھِ أسۍ کَبڈی گِنٛدان